گاڈٕ تہٕ دۄد نہ سا چھُ بَنان کھیٚون کِہیٖنۍ تَمہِ سۭتۍ ہسا چھِ ہِتہ نیران بیٚیہِ ہسا چھُ وازوان آسان تَمہِ خٲطرٕ چھُ اَسہِ آسان کُک الگ کُک چھُ آسان الگ تٔمۍ سُہ ہَسا چھُ وازوان رَنان سُہ ہسا چھُ تَمام مصالحہٕ ترٛاوان عٲلہٕ دالچیٖن سُہ چھُ ترٛاوان سَبٕز عٲلۍ بٕڈٕ عٲلۍ سُہ چھُ ترٛاوان تیز پتہٕ سُہ چھُ ترٛاوان لیدٕر بٲدیان نون مرژٕوانٛگَن سُہ چھُ ترٛاوان یہِ سبٕز عٲلہٕ سُہ چھُ تراوان تیز پَتہٕ سُہ چھُ ترٛاوان گَرٕم مصالحہ میٖٹ مصالحہ سُہ چھُ ترٛاوان چِکَن مصالحہ سُہ ہَسا چھُ واریاہ مصالہٕ تراوان وازوانَس تتھ ہسا چھُ بیٚسٹ مَزٕ گژھان تتھ وازوانَس تَمہِ خٲطرٕ چھُ آسان اسہِ کُک الگ تٔمِس چھِ آسان سٲرٕے پتہٕ مطلب کیاہ کیاہ مصالہٕ چھُ آسان ترٛاوُن سُہ ہسا چھُ سُے مصالہٕ تراوان تتھ ہسا چھُ مَزٕ گژھان أسۍ ہَسا چھِ اَسہِ ہَسا چھِ گَرِ واریاہ مصالہٕ سُہ چھُ عٲلہٕ دالچیٖن تہِ ترٛاوان سُہ چھُ بٕڈٕ عٲلہٕ تہٕ ترٛاوان مَرژٕوانٛگَن تہِ ترٛاوان نوٗن تہِ ترٛاوان لیدٕر تہِ ترٛاوان تَتھ ہسا چھُ گژھان وازوانَس الگٕے مَزٕ تَتھ تَمہِ خٲطرٕ چھُ آسان سُہ کُک اسہِ الگ أسۍ ہسا چھِ ٹماٹر نَسا چھِ بَنان زیادٕ کھیٚنۍ کِہیٖنۍ تَمہِ سۭتۍ ہسا چھُ پِشاب گژھان خراب ٹماٹر گژھن نہٕ کھیٚنۍ پالک پالک ییٚتہِ پالکہِ تہِ پالکہِ سۭتۍ چھُ گژھان پِشاب خراب پالک تہِ چھا بَنان کِہیٖنۍ کھیٚنۍ أسۍ ہسا چھِ پَلَک تہٕ کۄکُر تہِ رَنان وازوان ہسا چھُ آسان سُہ چھُ بناوان یَخٕنۍ چھُ بَناوزن روگن جوش چھُ بَناوزن مرژٕوانٛگن کۄرمہٕ چھُ بَناوان تَبکھ ماز چھُ بناوان سُہ چھُ میتھِ ماز بَناوان سُہ چھُ آب گوش بَناوان سُہ چھُ کَباب بَناوان سُہ چھُ یہِ مرژٕوانٛگن کۄرمہٕ بَناوان سُہ چھُ رِستہٕ بَناوان سُہ چھُ ژامَن بَناوان سُہ چھُ تَبکھ ماز رَنان سُہ ہَسا چھُ واریاہ یہِ بَناوان واریاہ ڈِش چھُ سُہ بَناوان کُک تٔمِس ہَسا چھُ آسان سٲرٕے پَتہٕ سُہ چھُ تیز پَتہٕ ترٛاوان اَتھ مصالَس سُہ ہَسا چھُ واریاہ مَزٕ کھارا تَتھ مصالَس مصالہٕ سۭتۍ تَتھ وازوانس سُہ ہسا چھُ آسان الگ اگر ہسا أسۍ چھِ رنان گرِ پَلک تہٕ کۄکُر أسۍ چھِ ٹماٹر ٹماٹر تہٕ دۄد چھُنہٕ بَنان زیادٕ کھیٚون کِہیٖنۍ گاڈ تہٕ دۄد تہِ چھُنہٕ بنان کھیٚون زیادٕ کِہیٖنۍ تَمہِ سُہ چھُنہٕ بَنان کھیٚون کِہیٖنۍ تَمہِ سۭتۍ ہسا چھُ ہِتر نیران اس لیے چھِ دۄد تہٕ گاڈٕ نہ سا گژھِ کھیٚنۍ کِہیٖنۍ نہ گژھن ٹماٹر زیادٕ کھیٚنۍ تَمہِ سۭتۍ ہسا چھُ پِشاب گژھان خراب نہ گژھِ پالک کھیٚنۍ زیادٕ تَمہِ سۭتۍ تہِ چھُ پِشاب گژھان خراب أسۍ ہسا چھِ یہِ وازٕ گژھان وازوان کھیٚنہِ تَتھ ہسا چھُ آسان الگٕے مَزٕ تٔمۍ چھُ آسان وازن تَتھ الگٕے مَزٕ کھولمُت تٔمۍ چھُ آسان تَتھ واریاہ مَصالہٕ ترومُت تٔمۍ چھُ آسان تَتھ اَلگٕے مَزٕ کوٚرمُت تَمہِ خٲطرٕ چھُ آسان اَسہِ وازوان خٲطرٕ کُک الگ سُہ سا چھُ اَسہِ آسان تھومُت الگ وازوان خٲطرٕ کُک تٔمۍ نَسا سُہ نسا چھُ کُکَس وَرٲے چھُنہٕ تیُتھ وازوان تَگان کٲنٛسے رَنُن یُتھ کُک چھُ رَنان